میانہِ زِندگی ہُنٛد ساروٕے کھۄتہٕ زیادٕ عٲیُل موقعہٕ اوٗس ییٚلہِ مےٚ دٔہمہِ پاس کوٚر زِ پَتہٕ ٲسٕس بہٕ پَریشان کہِ بہٕ کۄس ہِش کِتاب رَٹہٕ یَتھ منٛز بہٕ برٛونٛہہ کُن پَرٕ بہٕ ٲسٕس تھوڑا پَریشان کہِ بہٕ رَٹَہ سایِنَس کِنہٕ بہٕ رَٹہٕ آرٹٕس کِنہٕ بہٕ رَٹہٕ کامٲرٕس کیٛازِکہِ مےٚ اوٗس ساینَس تہِ واریاہ پَسَنٛد ہورٕ اوٗس مےٚ میتھ تہِ واریاہ پَسَنٛد تہٕ ہورٕ ٲس مےٚ باقٕے سَبجیٚکٹہٕ تہِ سٲری پَسنٛد بہٕ ٲسٕس دَپان بہٕ کُس ہیوٗ رَٹہٕ تہٕ ٲسٕس بہٕ واریاہ پریشان بہٕ ٲسٕس کَنفیوٗز کہِ دِماغ اوٗس مےٚ آوُر گوٚمُت کہِ بہٕ کیاہ کَرٕ بہٕ کیاہ کَرٕ برٛونٛہہ کُن تہٕ پَتہٕ کٔر مےٚ کٲم پَتہٕ ووٚن مےٚ کٔر مےٚ گَھرِکیٚن سۭتۍ مَشوَر پَتہٕ دِتُکھ گَھرِکیٚو تہِ مےٚ واریاہ زیادٕ مَشوَر ماجہِ تہِ دیُت مٲلۍ تہِ دیُت بٲے تہِ دیُت بیٚنہِ تہِ دیُت مَشوَر تہٕ تِمو دوٚپُکھ کہِ سایِنَس اگر ژٕ رَٹَکھ تہٕ تَتھ منٛز چھُے پَنُن پان أتھی منٛز مطلب واریاہ زیادٕ محنت کَرٕنۍ بیٚیہِ چھُ تَتھ منٛز اَکٕے لٲن آسان ڈاکٹَری ہنٛز لٲن ہورٕ اوٗس مےٚ میتھ پَسنٛد تمہِ موٗجوٗب ووٚنُکھ تِمو اگر ژٕ رَٹَکھ آرٹٕس آرٹسَس سۭتۍ رَٹَکھ میتھ رَٹَکھ کَمپاوُنٛڈ آرٹٕس تہٕ ہورٕ روزی آرٹسٕکۍ سَبجیٚکٹہٕ تہِ تہٕ یورٕ روزی میتھ تہِ بیٚیہِ ہیٚکَکھ آرٹسَس منٛز کیٚنٛہہ تہِ برٛونٛہہ کُن کٔرِتھ میٚڈِکَل لٲنہِ منٛز تہِ ہیٚکَکھ گٔژھِتھ آرام سان تہٕ پَتہٕ کٔر مےٚ کٲم پَتہٕ موٗن مےٚ تِمَن ہُنٛد مَشوَر تہِ تہٕ پانَس تہِ آوُم پَتہٕ ای مَشوَر تہٕ روٚٹُم میتھ تہٕ آرٹٕس گوٚو کَمپاوُنٛڈ آرٹٕس روٚٹ مےٚ سَبجیٚکٹہٕ سُہ اوٗس مےٚ واریاہ زیادٕ مُشکِل یہِ ڈِیٚسِجَن نِیُن فٲصلہٕ نیُن